مےٚ چھُ یِمن سِنیٚن منٛز تَجروبہٕ تَتھ منٛز چھ یِوان ہاکھ واگن ٲلوٕ بیٚیہِ چھُ یِوان اَلہٕ بیٚیہِ چھُ یِوان بنٛدگوبی پھوٗل گُوبی چھُ یِوان کۄکُر چھُ یِوان یِم رِستہٕ چھِ ماز چھُ کَباب چھُ گوشتاب چھُ یِخنۍ چھِ تہٕ یِمو سیٚنو منٛز چھُ ساروٕے کھۄتہٕ سخ باسان مےٚ گوشتاب رَنُن یخٕنۍ رَنٕنۍ رِستہٕ چھِ رَنٕنۍ تہٕ ساروٕے کھۄتہٕ سَہل تہٕ آسان چھُ مےٚ باسان ہاکھ تہٕ ٲلوٕ تہٕ بیٚیہِ رازما دال چھِ تہٕ سہل طٔریٖقہٕ سہل چھُ مےٚ باسان ساروٕے کھۄتہٕ ہاکھ تہٕ بیٚیہِ اَلہٕ